اگر أسۍ ڈِسٹِرٛک بَڈگٲمِچ کَتھ کَرو کہِ مَطلَب ییٚتہِ یِم تہِ اٮ۪لڈَرلی پیٖپٕل چھِ یِم کیٛاہ فیس چھِ کَران اَگر أسۍ یِمَن اٮ۪لڈَرلی پیٖپلَن ہِنٛز کَتھ کَرو یعنی کہِ بُزَرگ حَضراتَن ہِنٛز خاص خاص کَر ڈِسٹِرٛک بَڈگٲمِس مَنٛز یِمَن بِچیٛارٮ۪ن چھِ واریاہ زیادٕ مطلب پرٛابلِمٕز فیس پٮ۪وان کَرنہِ گۄڈٕنٮ۪تھٕے اَگر أسۍ وٕچھو ییٚمہِ ساتہٕ اِنسان جَوٲنی پٮ۪ٹھٕ بٕجرَس کُن واتان چھُ گۄڈٕنٮ۪تھٕے وٕچھو أسۍ صحتہٕ رٔنٛگۍ مطلَب فِزِکٔلی چھُ یہِ دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ پَتہٕ کمزور گَژھان یعنی کہِ واریاہ زیادٕ فِزِکَل اِشوٗز چھِ أمِس گژھان پٲدٕ تِکیٛازِ یہِ چھُ قرانَس مَنٛز تہِ آمُت ذِکِر کَرنہٕ کہِ مَطلَب یِم تہِ بُزَرٕگ حضرات چھِ یعنی کہِ یِمَن گَژھِ مَدَتھ یُن کَرنہٕ یعنی کہِ یِمَن گَژھِ سَپوٹ یُن کَرنہٕ مگر آز اگر أسۍ وٕچھو کہِ مطلب یِم یِم بُزرٕگ حضرات چھِ یعنی کہِ یِم یِم بٕڑٕ چھِ یِمَن چھُ واریاہ چاہے سَمٲجۍ رٔنٛگۍ چاہے سوشٔلی وٕچھو أسۍ سمٲجی وٕچھو اِقتِصٲدی وٕچھو یا خاص کَر صحتہٕ رٔنٛگۍ وٕچھو فِزِکٔلی وٕچھو مَطلَب یِمَن چھ یِم چینٛجٕس پٮ۪وان فیس کَرنہِ ییٚمہِ ساتہٕ یہِ اَتھ وٲنٛسہِ مَنٛز واتان چھُ بُزرگی ہِنٛدِس مَطلَب سٕٹیجَس پٮ۪ٹھ چھِ یِم کیٛاہ چھِ اَتھ وَنان نَفَر واتان بُزَرگ چھ بَنان یِمَن بِچیٛارٮ۪ن چھِ واریاہ زیادٕ پرٛابلِمٕز یِوان دَرپیش یِم مسٲیِل یِوان ساروی کھۄتہٕ گۄڈٕنیُک مَسلہٕ گوٚو یِمَن کیٛاہ چھِ اَتھ وَنان صحتہٕ رٔنٛگۍ مَطلَب صحتہٕ رٔنٛگۍ چھُنہٕ پَتہٕ سُہ زوٗ روزان أکِس بُزَرگَس کِہیٖنۍ یعنی کہِ یُہُنٛد صحت چھُ دۄہ کھۄ دۄہ دۄہ کھۄ دۄہ آسان بِگڑان چاہے یِم بٮ۪مار چھِ گَژھان چاہے یِم کیٛاہ چھِ اَتھ وَنان کَمزور چھِ گَژھان یِمَن چھُ اَمیُک مطلب یِم چینٛجٕز مطلب ہٮ۪لٕتھ اِشوٗز زیادٕ گَژھان واریاہ زیادٕ گَژھان پٲدٕ تہٕ اَتھ جایہِ چھِ مان ژٕ کیٛاہ چھِ اَتھ وَنان مطلَب سٲنۍ رٮ۪سپانسِبِلٹی بَنان کہِ مطلَب یِمَن گَژھِ اَتٮ۪تھ فُل سَپوٹ مِلُن تاکہِ یِہٕنٛز یۄس یہِ ڈِگنِٹی چھےٚ یہِ روزِ بَرابَر تہٕ اَمہِ عَلاوٕ اَگر أسۍ وٕچھو مَطلَب سَماجَس مَنٛز تہِ چھِ یِم مَطلَب ییٚمہِ ساتہٕ یہِ بُزَرٕگ چھُ یہِ چھُنہٕ وۄتھان تِتھ پٲٹھۍ اورٕ یورٕ پَکان تِتھ پٲٹھۍ اورٕ یورٕ خاص کَر تِکیٛازِ یہِ چھےٚ سۄ ایج آسان مان ژٕ یَتھ جایہِ أمِس بِچارَس وۄنۍ آرام گژھِ ہے واتُن أمِس گَژھِ ہے خدمَت واتٕنۍ چاہے أمۍ سٕنٛدۍ اولاد چھِ تٔمۍ سٕنٛدۍ ذٔریعہِ چاہے سماج چھُ تَمہِ ذٔریعہِ یا باقٕے مطلب آسپٮ۪کٹٕس تہِ چھِ تِم کہِ مطلب یِمَن چھِ بِچیٛارٮ۪ن مان ژٕ یِم چیٖز گَژھان اَتھ منٛز وٕچھو أسۍ کیٛاہ چھِ اَتھ وَنان یا تِم یِم جاب چھِ کَران پَتہٕ چھِ تِم رِٹایر گَژھان یِمَن تہِ چھِ یِمَے چینٛجٕس پٮ۪وان فیس کَرنہِ یِتھَے پٲٹھۍ اَگَر أسۍ وٕچھو مَطلَب گورمٮ۪نٛٹَن چھِ کیٚنٛہہ اِنِشیٹِوٕز نِمٕتۍ مَطلَب کیٚنٛہہ سِکیٖم بَنایمَژ خاص کَر سوشَل وٮ۪لفِیَر سکیٖم ییٚمہِ کہِ ذٔریعہِ یِمَن اَکھ فاینانشَل اٮ۪سِسٹٮ۪نٕس یعنی کہِ فاینانشَل سپوٹ مِلان چھُ مَدَتھ اِمداد چھُ مِلان سوشَل وٮ۪لفِیَر محکم طرفہٕ یعنی کہِ محکَمہِ اِمداد طرفٕز یَتھ أسۍ وَنان چھِ سوشَل وٮ۪لفِیَر سِکیٖمٕز یِمَن چھُ پَتہٕ سُہ مَنتھٕلی ساس ساس رۄپیہِ یِوان ترٛاونہٕ چوٗنٛکہِ گۄڈٕ ٲسۍ نہٕ یِم ساس ساس گۄڈٕ ٲسۍ یِم زۭز ہتھ یِمَن ترٛاوان پَتہٕ کَرییَکھ اَتھ ژور ہَتھ تہٕ وۄنۍ کٔرِکھ اَتھ ساس رۄپیہِ اگر أسۍ وٕچھو یہِ ساس رۄپیہِ تہِ چھُ کَم کَم سے کَم پَزِہے گورمٮ۪نٛٹَس اَتٮ۪تھ یہِ اِنِشیٹِو نیُن کہِ مَطلَب یِمَن گَژھٕ ہَن تویتہِ رۄپیَس ترٛےٚ ترٛےٚ ساس مَنتھٕلی یِنۍ تِکیٛازِ درٛۄجَر تہِ چھُ واریاہ یَپٲرۍ چھِ أمِس بُزَرگَس کیٛاہ چھِ اَتھ وَنان سَپوٹٕچ آسان ضوٚرَتھ أمِس چھُ دوا لَگان زیادٕ مَطلَب خَرچات چھِ أمِس پٮ۪ٹھ زیادٕ گَژھان تِکیٛازِ صحت چھُنہٕ بِچارَس تیُتھ روزان أمِس کِہیٖنۍ ہاں گورمٮ۪نٛٹَن چھِ سوشَل وٮ۪لفیرَس مَنٛز تِم سِکیٖم تھایمَژٕ کہِ مَطلَب یِمَن چھُ مِلان رۄپیہِ ساس ساس مَگر بہٕ چھُس وَنان کہِ مَطلَب یہِ گژھِ ہے اَمہِ نِش تہِ آسُن ہیوٚر تہٕ یِم پرٛابلِمٕز چھِ یِمَن بُزَرگ حضراتَن پٮ۪وان کَنٹِنیوٗسلی فیس کَرنہِ تہٕ اَتھ جایہِ چھُ اَسہِ تہِ مان ژٕ سونٛچُن کہِ ییٚمِس تہِ گَرَس مَنٛز یِم بُزَرگ حضرات چھِ گۄڈٕنٮ۪تھٕے پَزِ گَرٕ والنٕے یِمَن خذمَت کَرٕنۍ اَصٕل پٲٹھۍ یِمَن نہٕ محسوٗس دیُن کَرنہٕ تِکیٛازِ یِموٕے چھِ آسان سون گَرٕ بَنومُت یِموٕے چھِ آسان گَرَس پٮ۪ٹھ محنت پَتہٕ چھِ آسان یِمَن پَنٛنٮ۪ن اولادَن پٮ۪ٹھ پَنٛنہِ فیملی مٮ۪مبٲرسَن پٮ۪ٹھ یہِ اُمید کہِ مَطلَب اَسہِ ہَسا واتہِ اور سَپوٹ تہٕ اَسہِ پَزِ یِمَن چیٖزَن ہُنٛد خیال تھاوُن تاکہِ یِم بُزَرگ حضرات گَژھَن نہٕ سَفر کِہیٖنۍ تِکیٛازِ وقت چھُ پَتہٕ یِنہٕ وول آسان أسۍ تہِ چھِ واتان اَتھ سٕٹیجَس پٮ۪ٹھ تہِ چھُ اَسہِ اِنسانَس تھاوُن یاد